ہٮ۪لو وعلیکُم سلام اَسلامُ علیکُم اَہَن حظ ٹھیک کَم چھُو آ آ اچھا آ آ بہٕ چھَس چلاوان آ

أسۍ حظ چھِ وی پایِنٛٹ تہِ لانٛگ تہِ چھِ ییٚتہِ تَتہِ چھِ زیارَت تور تہِ ہیٚکِو گٔژھِتھ یا یہِ سٲرۍسٕے وَلُر راوُنٛڈ تہِ ہیٚکِو تُہۍ کٔرِتھ تَتھ چھِ وَنان لانٛگ تَتہِ چھو زیارَت بیٚیہِ

آ آ کٔژۍ بَجہِ حظ یِیِو تُہۍ کٔژۍ بَجہِ حظ یِیِو نہ تَمہِ ٹایمہِ چھَنہٕ آسان یہِ مےٚ نمبر کیٚنٛہہ تَمہِ ٹایمہٕ چھِ بیٚکِس بوٹَس نَمبَر تہٕ تُہۍ ہیٚکِو یہِ تُہۍ ییٖزیو اَکھ بَجے تَمہِ ساتہٕ چھُ مےٚ نَمبَر آسان نہ نہ سُہ چھُ بیٚکِس بوٹَس نَمبَر مےٚ چھَنہٕ تَمہِ ساتہٕ نَمبَر آسان کیٚنٛہہ نہ تیٚلہِ ما ہیٚکِو تُہۍ میٛٲنِس بوٹَس منٛز یِتھٕے کِہیٖنۍ اَگر مےٚ چھُ اَکھ بَجے ٹایِم آسان نَمبَر

لانٛکہِ پٮ۪ٹھ حظ چھِ أسۍ ہٮ۪وان زٕ ساس رۄپیہِ چھِ گژھان اَتھ لانٛکہِ پٮ۪ٹھ آ سُہ چھُ واریاہ دوٗر حظ آ اَگر راوُنٛڈ کَرو وۄلرِس تیٚلہِ چھِ شَتھ رۄپیہِ حظ ہٮ۪وان آ آ اَکھ بَجے اَدٕ اَدٕ کیٛاہ بِہِو سلام علیکُم